ہیٚلو اسلام علیکُم مےٚ حظ اوس تُہۍ چھُو حظ پُلَمبَر مےٚ حظ ٲسۍ نَلکہٕ زٕ ژور خراب گٲمٕتۍ تہٕ بیٚیہِ ٲسۍ مےٚ نٔے نَلکہٕ زٕ ترٛےٚ لاگٕنۍ حظ چلو جی شُکریہ